ہٮ۪لو اَسلام علیکُم اَہن حظ آ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ بہٕ چھَس کَشمیٖری لِٹریچر تہِ پَرناوان کیٚنہہ چھُنہٕ یی زیو تُہۍ صبُحس دہ بَجے پٮ۪ٹھٕے